دٔیِمہِ لَٹہِ کٔر مےٚ ٹی شاٹہِ زٕ آرڈر تِمو منٛز ٲس اَکھ ٹی شٲٹ پولو ٹی شٲٹ سَہ ٲس وارِیاہ اَصٕل یُس مےٚ کَلَر وٕچھمُت اوس سُے کَلَر اوس تہٕ بیٚیہِ ٲس اَصٕل کَپُر تہِ تَتھ مگر بیٛاکھ اَکھ ٹی شٲٹ یۄس مےٚ آرڈر ٲس کٔرمٕژ سۄ ٲس سفید کَلرٕچ راوُنٛڈ نٮ۪ک ٹی شٲٹ سُہ یُتھُے مےٚ لٲج گۄڈنٮ۪تھ باسے سۄ مےٚ وارِیاہ اَصٕل مگر اَکہِ دۄیہِ لَٹہِ لاگنہٕ پَتَے گٔے تَتھ بَبلِنٛگ سِٹاٹ تَتھ ؤتھۍ فیٚتۍ بیٚیہِ روٗز نہٕ تَتھ سُہ کَلَر تیوٗتاہ اَصٕل کِہیٖنۍ تہٕ سُہ باسے مےٚ بَکواس سُہ ٲس نہٕ اَصٕل پرٛوڈَکٹ کِہیٖنۍ